ہٮ۪لو السلام علیکُم وعلیکُم السلام ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک گَرِ چھِ حظ ٹھیٖک سٲری اَہَن حظ ٹھیٖک ؤنۍتو کیٛاہ اوس ضوٚرَتھ اَہَن حظ آ مِٹھٲے چھِ تۄہہِ کیٛاہ چھُو ضٔروٗرَت کۄس اَکھ چھو ٹھیٖک اَہَن حظ آ ییٚتہِ چھِ پرٛٮ۪تھ کیٚنہہ اٮ۪ولیبٕل یہِ تۄہہِ ضوٚرَتھ آسہِ سون پاپڈی چھِ گُلاب جامُن چھِ لڈوٗ چھِ یہِ یہِ کیٛاہ چھِ اَتھ وَنان سِویٖٹی برفی چھِ یہِ مینگو با مینگو لَڈوٗ چھِ مطلب یُس تہِ تۄہہِ ضٔروٗرَت آسہِ یُس تِمَن چھِ وایِٹ کَلَر تہِ یَلو کَلَر تہِ یُس تۄہہِ ضٔروٗرَت آسہِ تہٕ سُہ بَنہِ ییٚتہِ مگر یِمَن چھو الگ الگ ریٹ مطلب تۄہہِ کۄس اَکھ آسِوٕ نِنۍ تہٕ سرٛوج چھَوا نِنۍ درٛوٚج چھَوا نِنۍ کۭتیاہ قٕسٕم چھُو نِنۍ یِمَن چھِنہ آسان تِم ڈَبہٕ وَبہٕ اورَے پٮ۪کٕڈ تۄہہِ چھُوا یَلَے نِنۍ کِنہٕ تۄہہِ چھَو نِنۍ ہُتھ پٲٹھۍ ڈَبہٕ بنٲوِتھ آ یِمَن چھِ تِتھ پٲٹھۍ تہِ مطلب یِمَن چھِنہ گژھان تِمَن الگ ہُہ قۭمَتھ پَتہٕ ڈَبَن وَبَن ہُتھ پٲٹھۍ یہِ کِلٕوٕ وٲرۍ تہِ یِوان مےٚ دوٚپ تۄہہِ کِتھ پٲٹھۍ تۄہہِ چھُوا ڈَبَے نِنۍ بنٲیِتھ کِنہٕ تۄہہِ چھُو نِنۍ ہُتھ پٲٹھۍ آ کۭتیٛاہ تام چھُو ضوٚرَتھ ڈۄڈ ہَتھ مطلب تۄہہِ چھُوا اَکے قٕسمہٕ منٛز ڈۄڈ ہَتھ نِنۍ کِنہٕ تۄہہِ چھُو الگ الگ قٕسمو منٛز نِنۍ ٹھیٖک آ اَدٕ یِمَن چھِ اَہَن حظ اۭں آچھا ٹھیٖک دَپ ڈۄڈ ہَتھ تۄہہِ چھُوا ٹوٹَل نِنۍ ڈۄڈ ہَتھ ٹھیٖک تۄہہِ چھو نِنۍ مطلب کٔژ قٕسٕم چھُو تہِ نِنۍ زٕ ہا ترٛےٚ ہا ژور ہا اچھا ٹھیٖک اَدٕ حظ کیٚنہہ چھُنہٕ یِمَن چھِ ریٹ الگ الگ مطلب یِتھ پٲٹھۍ تۄہہِ مےٚ ووٚنوُ وۄنۍ چھُو تۄہہِ ڈَبَن منٛز نِنۍ مےٚ دوٚپ تۄہہِ ما چھُو ہُتھ پٲٹھۍ کِلُوٕ وٲرۍ نِنۍ تہٕ یِتھ پٲٹھۍ تۄہہِ ٹھیٖک باسِو تُہۍ ییٖزیو دُکانَس پٮ۪ٹھ ییٚتی وٕچھِو تُہۍ مطلب نٔے تہِ چھِنہ آمٕتۍ واریاہ قٕسٕم کیٚنہہ تُہۍ وٕچھُو پانَے تہِ اۭں اَتھ چھُ اَکھ قٕسٕم سُہ تَتھ چھِ پٮ۪ٹھٕ یہِ ڈرٛاے فروٗٹ لگٲیِتھ تَتھ چھِ پٮ۪ٹھٕ ڈرٛاے فرٛوٗٹٕس لگٲیِتھ تہٕ تُہۍ وٕچھُو پانَے تۄہہِ کُس قٕسٕم چھُو ضٔروٗرَت اَدٕ حظ ٹھیٖک چھِ تُہۍ کٔرۍزیو فون تۄہہِ مطلب کیٛاہ آسِوٕ ییٚمہِ ساتہٕ تُہۍ یِیِو اَٹھووُہمہِ چھُوا ضوٚرَتھ اَدٕ کیٚنہہ چھِنہٕ پرواے تَمہِ دۄہ تہِ آسہِ اٮ۪ویلیبٕل ییٚمہِ ساتہٕ تۄہہِ آسہِ ضٔروٗرَت بیٚیہِ تہِ آسہِ کُنہِ ساتہٕ تُہۍ ییٖزیو دُکانَس پٮ۪ٹھ فون تہِ گژھِ بیٚیہِ کَرُن بونٛٹھٕے یِتھَے پٲٹھۍ مطلب کُنہِ ساتہٕ چھُنہ آسان تہِ کیٚنہہ ضٔروٗ مطلب اٮ۪ویلیبٕل چھُنہ تُہۍ ؤنۍزیو کَمہِ ساتہٕ کیٛاہ آسہِ ضٔروٗرَت تہٕ ٹھیٖک حظ چھُ تُلِو دَپ ڈۄڈ ہَتھ ڈَبہٕ چھُو تۄہہِ ضٔروٗرَت نا آدٕ حظ ٹھیٖک چھُ اَدٕ سا تُلِو آدٕ سا بیٚہہ رۄبَس حوال